اگر کٲنٛسہِ گَرَس منٛز چھُ کَلَس دود کَران یا بیٚیہِ کُنہِ جایہِ زَنٛگہِ چھُس کَران دَگ یا میٛادس چھَس کَران دَگ یا کھۄرَس چھَس کَران دَگ سٲنِس گامَس مَنٛز چھُنہٕ کٕہیٖنۍ تہِ سُہ ڈاکٹَر یا یا کانٛہہ سُہ کَمپوڈَرا ییٚمِس نِش سُہ اِنسان ہٮ۪کہِ ہے گٔژھِتھ تہٕ پَنٛنِس پانَس ہٮ۪کہِ ہے علاج کٔرِتھ تہٕ سُہ گَژھِ ہے ٹھیٖک اَلبتہ اَمہِ باوجوٗد کیٛاہ چھِ أسۍ گامٕکۍ لوٗکھ کَران أسۍ چھِ اَمہِ کَلَس چھُ کَران دود زَنٛگہِ چھےٚ کَران دَگ میٛادَس چھُ کَران دود أسۍ چھِ اَمہِ دَگہِ ہُنٛد گَرے علاج وٕچھان گوٚو اَمہِ گَرِ علاج کیٛاہ چھِ أسۍ وٕچھان مِثال ہٮ۪کو ؤنِتھ أسۍ یِتھ کٔنٮ۪تھ زِ اگر کٲنٛسہِ کَلس چھِ آسان دود گوٚو تٔمِس ہٮ۪کو أسۍ کٲشٕر پٲٹھۍ تَتھ چھِ وَنان مٲنٛز گوٚو مہنٛدی تٔمِس ہٮ۪کو أسۍ مٲنٛز لٲگِتھ ہٮ۪کوس کَلَس گوٚو یا کٲنٛسہِ چھِ لاگان لیٚدٕر تہِ چھِ لاگان گوٚو تَمہِ سۭتۍ تہِ چھِ ہٮ۪کان اِنسانَس راحت مِلِتھ آرام چھِ ہٮ۪کان مِلِتھ یا اَمہِ علاوٕ چھِ ہٮ۪کان سَرٕد آب پَچہِ کٔرِتھ یعنی کہِ دٔج چھِ بٕڑراوان آبَس منٛز سۄ چھِ لاگان أسۍ کَلَس گوٚو تَمہِ سۭتۍ چھِ اَسہِ واریاہ آرام مِلان گوٚو اَمہِ عَلاوٕ اگر کُنہِ جایہِ اَسہِ زَخم لَگان چھُ کُنہِ تہِ جایہِ پَنٛنِس جِسمَس یا کُنہِ کھۄرَس یا کُنہِ بیٚیہِ باقٕے اَتھَس گوٚو أسۍ کیٛاہ چھِ کَران أسۍ چھِ گامٕکۍ کَران أسۍ چھِ وَسان جلدۭے گژھان چھِ أسۍ وَن یعنی کہِ جنٛگَل گوٚو وَن ییٚلہِ وَسان چھِ أسۍ گوٚو وَنَس منٛز چھِ مِلان واریاہ جٔٹی بوٗٹی مِثال کے طور پَر پَمپوش چھےٚ مِلان کَہہ زَبان چھےٚ مِلان یا جنٛگلَس مَنٛز چھِ بیٚیہِ اَسہِ لٔکٕر حٲصِل تہِ گَژھان دَوا بیترِ تہِ چھِ گَژھان گوٚو سُہ کیٛاہ چھِ أسۍ کَران سُہ چھِ أسۍ تور وۄنۍ جلدی جلدی اَنان تہٕ لاگان تَتھ زَخمَس یا کُنہِ دَگ آسہِ کَلَس تہِ آسہِ دَگ دود آسہِ گوٚو تَتھ تہِ چھِ أسۍ سُہ ہٮ۪کان لٲگِتھ یُس سُہ زَخم چھِ آسان گوٚو اَسہِ چھَنہٕ پٮ۪وان تَمہِ موٗجوٗب ڈاکٹرَس نِش بازر گَژھُن دُکانَن پٮ۪ٹھ پھیرُن کِہیٖنۍ نہٕ أسۍ چھِ گَژھان تَمہِ موٗجوٗب جنٛگَل وَن چھِ أسۍ وَسان گوٚو سُہ دَوا چھُ اَسہِ تورٕ حٲصِل کَران تہٕ پَتہٕ چھِ کَلَس چھِ لاگان تِمَن زَخمٕکٮ۪ن جایَن چھِ لاگان تہٕ گژھان چھُ ٹھیٖک